اگر أسۍ وۄنۍ سۄجرٕچ یا درٛوجرٕچ کتھ کرو یہِ کوٗتاہ سرٛوگ یا درٛوگ چھُ گا گاڈن بناوُن پنِنس آنٛگنس منٛز مےٚ باسان یہِ چھُ واریاہ زیادٕ سستٕے سرٛوگٕے گژھان تِکیٛازِ اسہِ چھُ آسان لینٛڈ ایٚویلیبٕل گۄڈٕنیٚتھٕے چھُ زٔمیٖن اسہِ آسان ایٚویلیبٕل یس بےٚ کار چھِ آسان ؤنکیٚس أتھۍ بےٚ کار زٔمیٖنس چھِ أسۍ دپان أسۍ بناوو سبٕزی أسۍ واریاہ اتھ چھُ پیٚوان پتہٕ تھوڑا محنت کرٕنۍ انسان چھُ پنٕنۍ کٲم کران پتہٕ چھُ انسان فری ٹایمس منٛز اتھ اتھ سۭتۍ کران أتھۍ سۭتۍ چھُ یہِ أتھۍ مینٹین کران أتھۍ پارکہِ آب واب دِوان کھنان گۄڈٕ کھنان سنٛبھالان ومبھالان ترٛاوان تھوڑا کھاد یا فٔٹلایزر ترٛاوان یا گُہہ وُہہ چھُ آسان ترٛاون سُے وون فریش بیول ویول وون اتھٮ۪س نیران سبٕزی یۄس سبٕزی اکھ فریش چھِ آسان یۄس صحت خٲطرٕ اصل چھِ آسان بیٚیہِ چھُ اکھ پانس تہِ کھیٚوان بیٚیہِ چھُ گرِکین بٲژن تہِ کھیٚوناوان